اوا بہٕ چھُس سمجھان یہِ چھُ ضروٗری زِ پنٕنی بچہِ پرناو ہوٚکھ أسۍ کٲشر زبانہِ تِکیٛازِ تمہِ سۭتۍ روزِ تِمن پنٕنۍ ماجہِ زٮ۪و یاد تہٕ بیٚیہِ روزیکھ پنُن کلچر تِمن نِش محفوٗظ ہرگاہ أسۍ تِم گۄڈٕنکہِ پٮ۪ٹھ اِنگلِش تہٕ اردوٗ ہیٚچھناو ہوٚکھ تمہِ کہِ وجہ سۭتۍ گژھِ تِمن پننہِ کلچرٕچ زان پہچان ختٕم تہٕ تِم ہٮ۪کٮ۪ن نہٕ کٕہٕنۍ تہِ کٲم پننس کٲشرس انٛدر کٔرتھ گۄڈٕنٮ۪تھ چھِ پریفرینٕس پننس کلچرس دِنۍ آسان یہِ سون کلچر کٲشُر چھُ تَکیٛازِ یہِ کشمیٖر کٲشُر چھُ سٲنۍ ماجہِ زٮ۪و تہٕ یک یتھ گژھِ لول برنہٕ یُن یوٗتاہ أسۍ پںٕںی بچہِ کٲشُر ہیٚچھناو ہوٚکھ تیوٗتاہ کرن سٲنۍ بچہِ برٛوںٛٹھ کُن کشمیٖر کٲشرِس منٛز ترقی تہٕ ہٮ۪کن بٔڈۍ بٔڈۍ پروفیسر کشمیٖر کٲشرِس منٛز بٔنِتھ تہٕ بیٚیہِ چھ ساروٕے کھۄتہٕ بوٚڈ چیٖز ییٚمہِ ساتہٕ أسۍ بُزرٕگَن سۭتۍ کتھ کرو تمہِ ساتہٕ ہٮ۪کو نہٕ أسۍ انگلش تہٕ ادروٗ کہیٖنۍ تہِ کٔرتھ تِکیٛازِ تِمن چھنہٕ زیادٕ انگلِش تہٕ اردوٗ سمٕجھ تران کینٛہہ تمہِ کہِ وجہ سۭتۍ چھِ بچہِ کٲشر ہیٚچھناوُن سٮ۪ٹھاہ ضروٗری اتھ سۭتۍ سۭتۍ چھُ اسہِ پننٮ۪ن گرِکین سۭتۍ تہِ صُبحٲے کٲشِر پٲٹھۍ کتھ پٮ۪وان کرٕنۍ تہٕ تِمن سۭتۍ تہِ ہٮ۪کو نہٕ اردوٗ یا انگلِش پٲٹھی کتھ کٔرتھ یہِ چھُ ضروٗری زِ أسۍ ہیٚچھناو ہوٚکھ پنٕںی بچہِ کٲشُر تہٕ کٲشرس منٛز دِمہِ ہوٚکھ تعٲبیتھ امہِ علاو اگر اسۍ انگلش یا اردوٗ ہیٚچھناو ہوٚکھ کانٛہہ چھِ تیُتھ تہِ آسان یُس نہٕ سمجھتھ چھِ ہیٚکان کہیٖنۍ تِم ییٚلہِ پگہہ تٔمِس کٲنٛسہِ تِتھِس نفرس کٲنٛسہِ مُلاقات چھُ کران تہٕ نہ چھُ تِمن ونُن تگان تہٕ نہ چھُ أمِس بوزُن تگان ییٚمہِ کہِ وجہ سۭتۍ یہِ پروٗف چھُ مطلب شکھ دوٗر چھُ گژھان زِ کٲشُر کوٗتاہ ضروٗری چھُ أکِس بچہِ سٕنٛدِ خٲطرٕ یس کٲشُر مثلاً بچہِ آسہِ